یُس زَن پرٛتھ کانٛہہ جاے چھِ پرٛتھ کُنہِ جایہِ منٛز چھُ پَنُن پَنُن ثقافت پَنُن تہذیٖب و تمدُن یہِ چھُ پرٛتھ کُنہِ جایہِ تہِ جایہِ سۭتۍ سۭتۍ چھُ یہِ تبدیٖل گژھان أکِس جایہِ چھُ اَکہِ قٕسمہٕ تہٕ بیٚیِس جایہِ چھُ بیٚیہِ قٕسمہٕ یوتانۍ زَن کٔشیٖر ہُنٛد تعلُق چھُ کٔشیٖر منٛز چھُ شہر و گام تہِ شہرُک یُس زَن تہذیٖب و تَمدُن چھُ سُہ چھُ یِوان مُختلِف لَبنہٕ یُس زَن گامٕکٮ۪ن گامٕکِس لٮ۪حاظَس منٛز تہِ اگر أسۍ زَنہٕ کَتھ کَرو پَلو لاگنٕچ یا باقیَن باقیَن معاملاتَن ہٕنٛز تہٕ أسۍ چھِ وُچھان زِ شَہرُک یُس زَن چھُ سُہ چھُ آسان اَکہِ بدل طبیعت بدل رَنٛگہٕ آسان تہِ یُس زَنہٕ گامُک یُس زَنہٕ تہذیٖب تَمدُن چھُ آسان سُہ چھُ آسان گٲمی لٮ۪حاظہٕ تہِ أسۍ ہٮ۪کو یہِ ؤنِتھ زِ دۄشوَے چھِ پَن پَنٕنِس پَنٕنِس جایہِ بَڈٕ بہتر تہٕ تِم چھِ پَنُن پَنٕنہِ ثقافتُک تہِ پَنٕنہِ تہذیٖبُک بَڈٕ بہتریٖن مُظٲہِرِ کَران تہِ یہِ چھُ پرٛتھ کُنہِ جایہِ زِ زَن یِتھٕ کٔنۍ زَن أسۍ کَتھ کَرو کَتھ تہِ چھِ سٲنۍ الگ اگر شَہرٕچ کَتھ کَرو تہٕ اتہِ چھِ الگ انٛدازٕ الگ چھُ اَتھ پَنُن انٛداز کَتھ کَرنُک تہٕ گامَس منٛز چھُ الگ انٛداز یِتھَے کٔنۍ چھِ واریاہ تِم چیٖز یِم زَن گامَن منٛز لَبنہٕ چھِ اَسہِ یِوان تہِ شَہرَن منٛز گوٚو وۅنۍ واریاہ کَم تِمَن چیٖزَن ہُنٛد رُحجان تِکیٛازِ وۅنۍ ترقی آیہِ یا باقٕے باقٕے چیٖز آے تہٕ تِمَن پٮ۪ٹھ چھُ کَم زور یِوان دِنہٕ تہِ یوٚتانۍ زَن گامُک تعلُق چھُ تَتہِ چھِ أسۍ وُچھان وُنہِ تہِ کانٛہہ کانٛہہ چیٖز یُس زَن تَتہِ کَران چھِ زَن مِثال نِمہٕ بہٕ زِ زَن دان چھُ یہِ برٛونٛٹھ اوس یِوان شَہرو گام یہِ استعمال کَرنہٕ تہِ وۄنۍ یُس زَن زَن اَسہِ ٹٮ۪کنالجی ہُنٛد دور آو تہِ وۄنۍ چھِ زیادٕ یہِ لَبنہٕ یِوان اَسہِ گامنٕے منٛز تہِ شَہرَن منٛز چھُ اَمیُک کَم رُحجان وۅنۍ لَبنہٕ یِوان